یہِ آب چھِ أسۍ کَران اٮ۪رینٛج اَکھ گٔے ٹیوٗب وٮ۪ل چھِ أسۍ کھَنان ٹیوٗب وٮ۪لو پٮ۪ٹھ چھِ آب کَڑان ترٛاوان چھِ تَتھ منٛز اَتھ چھِ ٹیوٗب وٮ۪ل آسان تَتھ چھِ تھاوان ڈنٛڈٕ زٕ اَنٛدو پٮ۪ٹھ چھِس تھاوان اَکھ لوٗر تَتھ چھِ رَزٕ ترٛاوان تَتھ چھِ تھاوان بٕتھِ بالٹیٖن بالٹیٖنچہِ ہانٛکَل چھِ آسان یِۂے تھَپھ ہِش تَپھ تھَپہِ ہانٛکلہِ چھِ پٮ۪وان گنٛڈ کَرُن رَزِ سۭتۍ ہیٚمہِ پیٚٹھۍ ترٛاوٕنۍ تہٕ ترٛاوٕنۍ چھِ پٮ۪وان سۄ آبَس منٛز آبَس منٛز ییٚلہِ ترٛاوَو کھالان چھِ آب کَران چھِ جَمع تھاوان چھِ ٹنٛکِیَن منٛز کَنزٲرٕو کٔرِتھ واریاہ آب چھِ تَشہِ نارٮ۪ن منٛز تہِ ترٛاوُن پٮ۪وان پَتہٕ چھِ پٮ۪وان اَتھٕ پٔٹھراوٕنۍ تِمَن تہٕ بیٚیہِ چھِ آب اَنان أسۍ فٮ۪کٹِرٛیو پٮ۪ٹھ ییٚتہِ چھِ فٮ۪کٹِرٛی بَنان پُلوامہِ منٛز چھِ لا سِڈکو تَتہِ چھِ فٮ۪کٹِرٛی یہِ واٹَر بوتلَن ہِنٛز واٹَر بوٹَل ژھٕنان اگر تَتہِ چھِ یِم پَمپہٕ سۭتۍ یہِ آب کَڑن یِتھ پٲٹھۍ أسۍ خاندرَن منٛز چھِ یہِ آب لارَے واریاہ پٮ۪وان ضوٚرَتھ أسۍ چھِ اٮ۪رینٛج کَران یِتھ پٲٹھۍ کہِ اَسہِ چھِ گَرِ آسان ٹیوٗب وٮ۪ل کھٔنِتھ کۄلہٕ چھِ آسان أنٛدٕرۍ کِنۍ کٮ۪نالٕز یا ناگ چھِ آسان یا کینٛہہ سمندر ومندر چھِ آسان تٔمی منٛز چھِ کۄلہِ وۄلہِ منٛز کھالان یَتھ منٛز اَصٕل آب آسہِ ناگ واگ تَمچی ترٛیش چھِ اَنان اَنان چھِ کُنہِ تھاوان چھِ کُنہِ بیلرَس منٛز کَنزٲرٕو کٔرِتھ جمع کٔرِتھ کَران چھِ پَتہٕ سُے یوٗز بیٚیہِ یہِ خانٛدرَن پٮ۪ٹھ یُس آب چھِ یہِ چھِ واریاہ زیادٕ لَگان اَتھ منٛز چھِ پٮ۪وان اَتھٕ پٕٹھراوُن سالہٕ برٛونٛٹھ سالہٕ پَتہٕ چھِ پٮ۪وان اَتھٕ پٕٹھراوُن أسۍ چھِ ترٛیش ویش چٮ۪وان سُہ چھِ اَنان أسۍ مٔلی سِڈکووَس منٛز تہٕ بیٚیہِ یُس یہِ اَتھٕ وَتھٕ چھِنہ پٕٹھراوان صاف کَران اَتھٕ بیترِ بُتھ وُتھ پٮ۪وان چھَلٕنۍ پَژھِ پٔژھۍ یِم آسَن گَرِ تِم پٮ۪وان باتھ چھَلُن تَتھ خٲطرٕ چھِ آب أسۍ موٹرٕ سۭتۍ سۭتۍ کھالان پمپہٕ منٛز پمپ پمپ چِھِ کھَنان أسۍ مِشیٖنہِ سۭتۍ مِشیٖنہِ سۭتۍ سُہ چھِ کھَنان دَہ وُہ فٕٹہٕ پمپ بۄن کھَنان دَہ وُہ فٕٹ پمپ بۄن سرٛوٚن تَتھ چھِ لاگان موٹَر تہٕ کھالان چھِ تَمی سۭتۍ آب تھاوان چھِ سُہ جَمع کٔرِتھ تہٕ یِہِنٛدۍ خاندرٕکۍ دۄہ چھِ سُہ وٮ۪ڈِنٛگ دۄہ یِوان بَکار بَکار چھِ یِوان یِتھ پٲٹھۍ زِ سُہ آب چھِ لَگان اَتھٕ پٕٹھراونَس ترٛیش چَنَس بُتھ وُتھ چھَلنَس یِم پٔژھۍ چھِ آسان تِم چھِ بُتھ چھَلان بانہٕ چھَلان یِم بہٕ آب چھِ آسان اَمہِ سۭتۍ چھِ پٮ۪وان بانہٕ چھَلٕنۍ یَتھ منٛز پَژھیو ترٛامہِ منٛز بَتہٕ کھیوٚو سۄ ترٛامہِ پٮ۪وان چھَلٕنۍ بیٚیہِ باقٕے باقٕے چیٖز پٮ۪وان چھَلٕنۍ بُتھ وُتھ دۄن دۄہَن یُس ماران چھِ ماز سُہ پٮ۪وان چھَلُن پَتہٕ پٮ۪وان رَنُن تَتھ خٲطرٕ لَگان آب سُہ تہِ پٮ۪وان تَمے کیٖرِ منٛز کَڑُن بیٚیہِ چھِ أسۍ یُس چَنہٕ خٲطرٕ چھِ واٹَر کَران اِستعمال تہٕ یَتھ کُنہِ فنٛگشَن منٛز یہِ مطلب وٮ۪ڈِنٛگ منٛز تِم چھِ لَگان اَسہِ واریاہ ضوٚرَتھ تِم چھِ اَنان أسۍ مٔلۍ سِڈکو سِڈکووَس منٛز چھِ بَنٛنٕے یِم واٹَر بوٹَلٕز تِمَے چھِ أسۍ اِستعمال کَران اَمہِ خٲطرٕ اَمہِ پٔرپَز خٲطرٕ چھِ أسۍ تِمَے اِستعمال کَران یِتھَے پٲٹھۍ چھِ أسۍ اٮ۪رینٛج کَران یہِ آب خانٛدرٕ خٲطرٕ چھِ أسۍ آب کَران یِتھَے پٲٹھۍ اٮ۪رینٛج یہِ چھِنہ گژھان خانٛدرَن مںٛز یِتھَے کَنۍ آب اٮ۪رینٛج